ہیٚلو اَسلام علیکُم وعلیکُم اسلام اَہَن حظ اَصٕل پٲٹھۍ اَسہِ حظ ٲسۍ پارَک بَناوٕنۍ تُہۍ ؤنۍ تو مےٚ تُہۍ چھِو حظ پارکہٕ بَناوان اَچھا ٹھیٖک تُہۍ ؤنۍ تو مےٚ تُہۍ چھِوٕ ہر کانٛہہ قٔسٕم پوش لگاوان کِنہٕ أڈی بِلکُل اَسہِ حظ چھِ اکھ ٲسی یہِ مَخمٔلۍ اسہِ لگاوٕنۍ بیٚیہِ چھِ لگاوٕنۍ تِم رات کی رانی تِم تہِ چھِ بِلکُل لگاوٕنۍ بیٚیہِ چھِ اَسہِ خاص کر یِم پوش حظ لگاوٕنۍ یِم باہ ریٚتِن پوش آسان یِم یہِ وُچھ حظ کَشمیٖر چھُناہ یہِ یَتھ چھِ شیٚن ریٚتَن آسان ریٚتہٕ کول شیٚن ریٚتَن آسان وَنٛدٕ شیٚنۍ ریٚتن چھِ ییٚتہِ پوش حظ روزان وۅنۍ گوٚو وۅنۍ چھِ اکھ قٔسٕم نوٚو ہیٛوٗ آمُت ہن حظ اَسہِ بوٗز کہِ سُہ چھُ روزان باہَن ریٚتن تُہۍ ؤنۍتَو تُہۍ چھِ تِم تہِ لَگاوان اچھا ٹھیٖک بیٚیہِ حظ اوس اَسہِ کَرٕنۍ کٲم تُہۍ ؤنۍ تو یِم یارِ کُلۍ بَناہ اَسہِ تۄہہِ نِش تِم تہِ ٲسۍ اَسہِ لَگاوٕنۍ اچھا سَروٕ کُل ایٚوَر گریٖن کُلۍ اچھا ٹھیٖک مےٚ ؤنۍ تو بیٚیہِ حظ اوس اَسہِ درمُن تہِ حظ لاگُن تُہۍ ؤنۍتو تُہۍ کُس ہیٛوٗ درمُن چھِو لاگان حظ ایویلیبٕل کُس درمُن چھُو تۄہہِ نِش مَخمٔلۍ چھا حظ تُہۍ ؤنۍ تو مےٚ یُس ؤنِو حظ ؤری کِس ؤرۍیَس بِلکُل بِلکُل اَہَن حظ بِلکُل سُہ اَمریٖکَن درمُن سُے سُہ بَنیٛاہ تۄہہِ نِش تَتھ مٔہ حظ چھُ کیٚنٛہہ خیال وَیال صاف صفٲٮٔی ہُنٛد تھاوُن یا آب مٔہ اَچھا ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ ؤنۍ تو حظ مےٚ اَسہِ چھُ بَناوُن مٲنۍ تو تُہۍ سَتن مَلرَن چھِ اَسہِ بَناوٕنۍ حظ پارَک تہٕ سَتن مَلرن پیٚٹھ چھُ اَسہِ مَکانہٕ تہٕ اَتھ کۭژ تُہۍ چھِو اَمٲنۍ پیٚٹھ کامہِ یِوان کِنہٕ تُہۍ چھِو ٹھیکَس پیٚٹھ یِوان اَمٲنۍ پٲٹھۍ دۅہَس کوٗتاہ چھِو ہیٚوان پَنٛداہ شَتھ کَم گژھیس نہ حظ کیٚنٛہہ نہَ حظ نہ رۄپیہِ ہَتھ نہٕ کیٚنٛہہ وۅنۍ نہَ حظ نہَ تُہُنٛد تہٕ نہَ سونُے وۅنۍ گٔے باہ باہ شَتھ تہٕ یِیو نتہٕ اَگر تُہۍ زَن یِیو ٹھیکسٕے پیٚٹھ یہِ کوٗتاہ ایموٹا بَنہِ اَسہِ اَگر تُہۍ ٹھیکَس پیٚٹھ یِیو سَتن مَرلَن کۭتیٛاہ ساس بَنن یِم اَچھا وُہ ساس تُہۍ حظ چھِو زیادَے وَنان وُہ ساس کَتہِ اَسہِ چھِنہٕ یورٕ پارکہٕ بَناو تُہۍ بوٗزِو حظ میٛون تُہۍ بوٗزِو حظ عرض اَسہِ چھِ ییٚتہِ درگاہ سایڈٕکۍ لگان ڈِسٹرکٹ سری نَگرٕکۍ جَب کہِ أسۍ چھِ ڈِسٹرک گانٛدربَلَس منٛز تِم چھِ لگان یِہےَ درمُن حظ یُس سرسَبز چھُ باہَن ریٚتَن حظ روزان بیٚیہِ چھِ تِم کران کٲم بیٚیہِ چھِ یِمَے تِم کُلۍ لگان مَگر تِم چھِنہٕ ییٖژ ریٹھاہ وَنان کیٚنٛہہ تُہۍ ؤنۍتَو یوٗت کیٛاہ تِمن تہِ ہے چھےٚ یِمَے لیبر لگان چارٕج اَچھا ٹھیٖک ٹھیٖک ٹھیٖک وَلہٕ حظ بِلکُل تُہۍ ؤنۍتو مےٚ بیٚیہِ اکھ چیٖز حظ کیٛاہ چھِ اَتھ وَنان ییٚلہِ شیٖن چھُ یِمن کُلیٚن وُلیٚن پیٚوان یِمن ما چھےٚ لَنٛجہِ وَنٛجہِ پھُٹان کِنہٕ تُہۍ چھِو پانَے یِوان یِمن شَاخ تَرٛٲشی کرنہِ اَچھا ٹھیٖک یہِ چھا حظ تُہُنٛد پیکیج آسان ییٖتسٕے کالَس بہٕ زَن دِمو تۄہہِ رۄپِیَس وُہ یا تٔرٛہ ساس یوٗتاہ تُہۍ وَنان چھِو کِنہٕ یہِ چھُ ؤری پَتہٕ ؤری چلان کِنہٕ اَتھ چھُ ؤرۍیَسٕے ویلڈِٹی آسان اَتھ پیکیجَس اَچھا ٹھیٖک أکِس ؤرۍیَس ٹھیٖک ٹھیٖک ٹھیٖک مےٚ ؤنۍ تو وۅںۍ تُہۍ بیٚیہِ یہِ تِم کیٛاہ چھِ اَتھ وَنان تِم برٛوںٹھ ٲسۍ تِم یِوان حظ تِم بطخ ہِوۍ تِم ٲسۍ باسان بطخ ہِوۍ کُلیٚن پیٚٹھ تِم پوش تِم چھِوٕ تُہۍ لگاوان تہٕ تِمن کیٛاہ ریٹھاہ توتہِ کُل کۭتِس چھُ گژھان اوہوٗ اوہوٗ تُہۍ نہَ حظ چھِوٕ نہٕ پَرے اَتھ تھاوان کیٚنٛہہ ڈوڈ ہَتھ رۄپیہِ اچھا ٹھیٖک ٹھیٖک تہٕ یَتھ یارِ کُلِس ٹھیٖک ٹھیٖک یَتھ یارِ کُلِس کیٛاہ ریٹھاہ اچھا سوروَن سَروٕ کُلیٚن ٹھیٖک ٹھیٖک یَتھ تُہۍ ؤنۍ تو مےٚ یہِ ایٚوَر گریٖن ٲسۍ نا رُوارن تَتھ کیٛاہ ریٹھاہ چھِ اچھا بیٚیہِ چھا تۄہہِ نِش دٔستِیاب گَملہٕ پوش گَملہٕ پوش تہِ چھِ اَسہِ لَگاوٕنۍ اچھا اَچھا اَچھا اچھا اچھا ٹھیٖک ٹھیٖک لۄکٕٹیٚن گَملَن تہِ مٲنۍ تو تُہۍ کیٛاہ ریٹھاہ چھِو دِوان تُہۍ تہٕ بَڈین گَملَن کیٛاہ ریٹھاہ چھِو تُہۍ دِوان بیٚیہِ زیادٕ ریٹ ٹھیٖک اَچھا ٹھیٖک ٹھیٖک چھُ بیٚیہِ ؤنۍ تو تُہۍ مےٚ کیٛاہ چھِ اَتھ ونان تُہۍ چھِوٕ رَنٛگہٕ دار گَملہٕ کٕنان کِنہٕ پٔلیٖن گَملہٕ چھِو کٕنان پوش ہٮ۪تھ اچھا فِکٔس چھِو أتی دِوان کٔرِتھ ٹھیٖک ٹھیٖک یِمن ما چھِ وَنٛدَس منٛز یِمن گملہٕ پوشَن کیٚنٛہہ خیال ویٚال تھاوُن ٹھیٖک اَدٕ حظ ٹھیٖک حظ بہٕ وُچھٕ ییٚکیٛاہ أسۍ کرو تُہۍ ؤنۍتو یہِ دُکان کَتہِ چھُو تۄہہِ أسۍ یِمہٕ ہاو تیٚلہِ اوٗرۍ کِنہٕ تُہی یِیِو اَسہِ یہِ حظ چھُ ڈِسٹرکٹ گانٛدربَل یہِ چھُ گام اکھ حظ یِوان تُہۍ تُہۍ کٔرۍزیو کٲم تُہۍ پرٕٛژھ زیو گِراج گانٛدربَل کَتہِ چھُ تۄہہِ چھُو حظ توٚتُے واتُن اَدٕ حظ بِہِو حظ خدایَس حَوالہٕ ہاں اَدٕ حظ اَسلام علیکُم